وعلیکُم سلام اَہَن حظ بہٕ چھَس رافِیا میم اَہَن حظ أمِس کَتھ سَبجَکٹَس منٛز چھِ پرٛابلِم اَہَن حظ

آ یہِ کَتھ کٕلاسَس چھِ پَران ایٹتھَس

اَہَن حظ کیٚنٛہہ نہَ حظ چھُنٕہ پہ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے تُہۍ کٔرۍزیٚو کٲم مےٚ اَسہِ چھِ کوچ اَسہِ چھِ کوچِنٛگ سینٹَر چَلان پُلوٲمِس منٛز اَہَن حظ تَتھ چھُ ناو اورینٹَل کوچِنٛگ سینٹَر ژورِ بَجہِ ژورِ بَجہِ پَتہٕ ہٮ۪کو أسۍ تَتہِ میٖلِتھ گۄڈٕ وُچھو أسۍ أمِس کَتھ منٛز کیٛاہ چھِ کمزوٗری

اَہَن حظ بہٕ گۄڈٕ کَرٕ بہٕ أمِس ایکزام تَتھ دوران وُچھٕ بہٕ أمِس کیٛاہ چھِ پرابلِم تہٕ تَمے حِساب یہِ پَکو أسۍ پَتہٕ اَہَن حظ ژور بَجے آرینٹَل کوچِنٛگ سینٹَر حظ چھُ ییٚتن لایسن سکوٗل چھِ لایسن سکوٗلس اَپوزِٹ چھُ ارینٹل کوچنٛگ سینٹَر اَہَن حظ میتھ چھَس بہٕ پانے پَرناوان پَتہٕ وُچھو تَمہِ مُطا تَمے مُطابِق نہِ یہِ فارَم کوچِنٛگ سینٹر تھرٛوٗ دِمہٕ بہٕ أمِس پَتہٕ فارم سُے کَرِ یہِ پَتہٕ فِل اَپ مگر گۄڈٕ وُچھِ بہٕ أمِس یہِ کَتھ أمِس یہِ کَتھ یَتھ پٮ۪ٹھ چھِ کَتھ پوٗزِشَن پٮ۪ٹھ چھُ یہِ تہٕ یہِ اَمے حِساب دِمہٕ بہٕ أمِس پَتہٕ فارَم سُہ کٔرِن پَتہٕ یہِ فِل اَپ وغیرہ تہٕ پَتہٕ وُچھو یہِ نہَ حظ کَمپُلیٖٹ کَمپُلیٖٹ گٔژھِتھ چھَس بہٕ پَتہٕ فیٖس ہٮ۪وان أسۍ حظ چھِ ہٮ۪وان ترٛےٚ ساس اَہَن حظ ترٛےٚ ساس چھِ ہٮ۪وان أسۍ چلو اَچھا بِہِو رۄبس حوال